یُس ہَسا میون یہِ گۄڈنیُک اَکھ پرٛوڈَکٹ چھُ مےٚ ہَسا اوٚن ریٹو میٖٹَر بال پٮ۪ن یُس ہَسا یہِ پٮ۪ن چھُ یہِ ہَسا چھُ بَڑٕ اصٕل نہ چھِ زیادٕ میٖل ترٛاوان ییٚلہِ لٮ۪کھو نَہ چھِ زیادٕ کَم میٖل ترٛاوان یہِ ہَسا چھُ سۄ اکھ پٮ۪ن یُس مےٚ واریاہ زیادٕ پَسنٛد آو ریٹو میٖٹَر بال پٮ۪ن اَکھ ہَسا چھُ سستہٕ تہِ دَہ رۄپیہِ چھِ اَتھ قۭمَتھ بیٛاکھ ہیو قسم چھِ وُہ رۄپیہِ قۭمَتھ یِم ہَسا چھِ دۄنوَے واریاہ زیادٕ بہتر کیٛازِکہِ یُس یہِ پٮ۪ن چھُ ریٹو میٖٹَر بال پٮ۪ن یہِ ہَسا چھِ بَڑٕ اَصۭل لٮ۪کھان یُتھُے اَمہِ سۭتۍ ٮ۪کھان چھِ بَڑٕ آرام سان چھُ یہِ چَلان نہ چھُ یہِ گژھان بِہتھ منٛز نہ چھُس گژھان کِہیٖنۍ اَتھ چھِ نیران واریاہ زیادٕ ٹایم تہِ یُس ہَسا یہِ ریٹو میٖٹَر بال پٮ۪ن چھُ اگر ہَسا تُہۍ چھِ تمہِ سۭتۍ لیٚکھِو ییٚلہِ بہٕ تمہِ سۭتۍ چھُس لٮ۪کھان مےٚ چھُ بَڑٕ مَزٕ یِوان تمہِ سۭتۍ مےٚ سۭتۍ درٛاو اَتھ کَم سے کَم درٛاے مےٚ اتھ شےٚ ستھ رٮ۪تھ درٛاے مےٚ اَتھ پٮ۪نَس یُس ریٹیو میٖٹَر بال پٮ۪ن چھِ یہِ ہَسا چھِ بَڑٕ اَصٕل بہٕ وَنوٕ تۄہہِ اَکھ چیٖز تُہۍ تُہ أنِو ریٹو میٖٹَر بال پٮ۪ن پَتہٕ کٔرِو سُہ پٮ۪ن استعمال تُہۍ وٕچھِو باقیو پٮ۪نو نِش کوٗتاہ بہتر پٮ۪ن چھِ سُہ ریٹو میٖٹَر بال پٮ۪ن